اگر بہٕ کتھ کَرٕ بہٕ کِتھ کٔنۍ چھَس پَنٕنۍ سِنٛگِنٛگ اٮ۪نہانٕس کَران پنٛنہِ باڈی تہٕ فیشَل ایٚکسپرٛیشن سۭتۍ گۄڈٕنیٚتھے وَنہٕ بہٕ بچپَن پیٚٹھ چھُ مےٚ روٗدمُت شوق سِنٛگِنٛگ کَرنُک سِنٛگِنٛگ کَرنہٕ خٲطرٕ چھَس بہٕ پَنٕنۍ سِنٛگِنٛگ اٮ۪نہانس کَرنہٕ خٲطرٕ چھَس بہٕ گۄڈٕنٮ۪تھٕے کَران بہٕ چھَس پرٛٮ۪کٹِس کَران واریاہ پرٛٮ۪کٹِسَس مَنٛز چھَس بہٕ پَنن ایٚکسپریٚشَنز تہٕ پٔرفیٚکٹ تھاوان پَنٕنۍ فیشَل ایٚکسپریٚشن باڈی لینٛگویج اتھٕ چھَس بہٕ اَتھَن ہُنٛد یوٗز چھَس بہٕ کَران سِنٛگِنٛگ مَنٛز تَمہِ سۭتۍ چھِ مےٚ پٔفامنٕس ایٚنہانس گَژھان فیشَل ایٚکسپریشَنز مےٚ چھُ زیاد عادت أچھ بِلِنٛک کَرٕنۍ أچھ چھَس بہٕ بِلِنٛک کَران سُہ چھُ میٛانہِ پٔرفامنٕس ایٚنہانس کران لِپسَن چھَس بہٕ زیادٕ موٗمٮ۪نٛٹ کران سُہ تہِ چھُ میٛانہِ پٔرفامنس ایٚنہانس کران اَتھَن ہٕنٛز موٗمٮ۪نٛٹ تھوڑا چھَس بہٕ سِنٛگِنٛگ کران کران ڈانٕس تہِ کَران یُس آڈیَنسَس واریاہ پَسَنٛد چھُ یِوان سُہ تہِ چھُ میٛانہِ پٔرفامنس ایٚنہانس کران ڈانٕس کران کران چھَس بہٕ پَنٕنۍ ایٚکسپریٚشَنز باڈی لینٛگویج پٔرفیٚکٹ تھاوان ییٚمہِ سۭتۍ ایٚنہانس چھُ مےٚ گَژھان پرفامنس مےٚ چھ آسان پانَس سۭتۍ بیٚیہِ اکھ پارٹنَر سُہ تہِ چھُ سِنٛگَر سُہ تہِ چھُ مےٚ ہٮ۪لٕپ کران أسۍ چھِ پَتہٕ ڈانس تہِ کَران دۄنوَے پارٹنَر چھِ أسۍ ڈانس کَران تھوڑا موٗوز کران فیشَل ایٚکسپریٚشَنز دِوان آیز تھاوان پٔرفیٚکٹ لِپٕس تھاوان پٔرفیٚکٹ مس چھَس بہٕ تھوڑا ہِلاوان تَمہِ سۭتۍ تہِ چھِ ایٚنہانسمٮ۪نٛٹ مِلان میٛانہِ پٔرفامنسہِ آڈیَنسَس کُن چھَس بہٕ گَژھان تِم تہِ چھَسَکھ بہٕ تُلان سِنگِنٛگ کَرنہٕ پانَس سۭتۍ تِم تہِ چھِ ایٚنجاے کران تَمہِ سۭتۍ تہِ چھُ اکھ ایٚنہانسمٮ۪نٛٹ مِلان میٛانہِ پٔرفامنسہِ سِنٛگِنٛگ کَرُن چھُ مےٚ واریاہ شوق بچپن پٮ۪ٹھٕ پریٚکٹِس چھِ ضٔروٗری آسان اَمہِ خٲطرٕ پریٚکٹِس مَنٛزٕے چھَس بہٕ یِم چیٖز تہِ یاد تھاوان یِم چیٖز تہِ چھِ ضٔروٗری بہٕ چھَس نہٕ صرف دھیان دِوان سِنٛگِنٛگ پٮ۪ٹھٕے یوت کینٛہہ بہٕ چھَس دھیان دِوان ایٚکسپریٚشن پٮ۪ٹھ تہِ باڈی لینٛگویج پٮ۪ٹھ تہِ ہر کُنہِ چیٖزَس پٮ۪ٹھ چھَس بہٕ برابر دھیان تھاوان أتھۍ مَنٛز اگر کتھ کَرٕ بہٕ مےٚ چھِ آواز میٛٲنۍ چھِ واریاہ پَسَنٛد سارنٕے تَمہِ وجہ سۭتۍ چھِ تِم مےٚ جویِن کَران آڈیَنس تہِ چھِ مےٚ جویِن کَران اگر مےٚ کانسٲٹ آسہِ لایِو پٔرفامنس آسہٕ بہٕ دِوان مےٚ چھِ آڈیَنس تہِ جویِن کَران تِہِنٛدِ سۭتۍ تہِ چھُ مےٚ واریاہ ہٮ۪لٕپ مِلان ایٚنہانٕس بہٕ گَژھان میٛٲنۍ پٔرفامنس بیٚیہِ چھُ مےٚ واریاہ پَسَنٛد ییٚلہِ مےٚ آڈیَنس جویِن چھِ کَران مےٚ چھُ سُہ موٗمینٹ واریاہ پَسَنٛد یِوان کیازکہ بہٕ چھَس سِنٛگِنٛگ کَران بَچپَن پٮ۪ٹھٕ مےٚ چھُ واریاہ شوق بہٕ کَرَکھ میٛانہِ سۭتۍ گوٚژھ میٛٲنۍ آڈیَنس خۄش گَژھٕنۍ تَمہِ سۭتۍ چھُ مےٚ دِلَس واریاہ سُکون مِلان بہٕ چھَس پَنٕنۍ آڈیَنٕس خۄش تھاوان آیِز ایٚکسپریٚشنز چھِ مےٚ واریاہ بیوٗٹِفُل تَمہِ سۭتۍ چھِ مےٚ ایٚنہانسمٮ۪نٛٹ مِلان پٔرفامنسہٕ لِپٕس ایٚکسپریٚشنٕز چھِ مےٚ پرفیٚکٹ بالَن بالوں کے ساتھ گِندان چھَس بہٕ مَستَس تہِ سُہ تہِ چھُ ایٚنہانسمٮ۪نٛٹ اکھ دِوان میٛانہِ پرفامنسہِ